مےٚ ہَسے چھِ ناو اَرسلان بہٕ ہَسا چھُس کٔشیٖرِ منٛز روزان یُس ہَسا میون یہِ اَکھ یہِ ڈرٛایِنٛگ کَمپٕٹِشَن اوس سکوٗل منٛز سُہ تَتہِ پٮ۪ٹھ ہَسا لوٚگُس بہٕ ہیٚچھنہِ ڈرٛایِنٛگ پَتہٕ ہَسے گوس بہٕ سِٹیٹ لٮ۪ولہِ گۄڈٕ ہَسے دیُت ڈِسٹِرٛک لٮ۪ولہِ پٮ۪ٹھ ڈرٛایِنٛگ ہُنٛد کَمپٕٹِشَن تَمہِ پَتہٕ تَتہِ ہاسے آوُس بہٕ نمبر وَنَس پٮ۪ٹھ پَتہٕ ہاسے گوس بہٕ سِٹیٹَس پٮ۪ٹھ سِٹیٹَس پَتہٕ تہِ ہاسے زیون مےٚ تَتہِ تَتہِ ہَسے آوُس بہٕ رینٛک حظ آیہِ مےٚ تَتہِ تھرٛی ترٛیٚیِم رینٛک آیہِ مےٚ تَتہِ تَمہِ پَتہٕ گٔیے نیشنَل لٮ۪ولہِ پٮ۪ٹھ نیشنَل لٮ۪ولہِ پٮ۪ٹھ تَتہِ دِژ مےٚ ٹرٛینِنٛگ تَتھ ڈرٛایِنٛگ منٛز تَتہِ ہاسے آوُس بہٕ ٲٹھمِس نمبرَس پٮ۪ٹھ وۄنۍ چھِ مےٚ اِرادٕ بہٕ دِمہٕ یہِ اِنٹَرنیشنَل لٮ۪ول یُس یہِ فرٛایِنٛگ ہُنٛد کَمپٕٹِشَن آسہِ وۄنۍ گَژھ بہٕ تور تہِ